أسۍ چھِ روزان کَشمیٖرَس منٛز کَشمیٖر چھُ پوٗرٕ دُنیاہَس منٛز مَشہوٗر میٚہمان نَوازی منٛز میٚہمان نَوٲزی منٛز چھِ أسۍ یُس تہِ أسۍ میٚہمان یِیہِ تٔمِس چھِ أسۍ ساوری کھۄتہٕ گۄڈٕ کھٮ۪وناوان چاوناوان اَصٕل پٲٹھۍ تَتھ کھٮ۪واناوان چاوناوانَس منٛز چھِ اسہِ واریاہ ڈِشِز یِوان یِم اَسہِ ییٚتہِ پریپِیر چھِ کران یِم أسۍ ییٚتہِ بَناوان چھِ پَتہٕ چھِ تِم سٔرٔو کران أسۍ پَنٕنِس گیسٹس یعنے کہِ پَنٕنِس میٚہمانَس تَتھ منٛز چھُ گۄڈٕنیتھٕے یِوان اکھ ویج بیٚیہِ چھُ یِوان بیاکھ نان ویج ویجَس منٛز چھِ أسۍ واریاہ سَبزی اِستعمال کران بیٚیہِ واریاہ ژیٹنہِ بَناوان یِم أسۍ پَتہٕ تِمن میٚہمانن سٔرو چھِ کران تَتھ منٛز چھُ اَسہِ یِوان وانگَن چھِ یِوان اَلہٕ چھِ یِوان ہاکھ یُس ساروی کھۄتہٕ زیادٕ فیمَس چھُ ویجَس منٛز ییٚتہِ کَشمیٖرَس منٛز یا بیٚیہِ چھِ یِوان اَل بیٚیہِ چھِ یِوان اَتھ منٛز ٹَماٹر بیٚیہِ چھِ اَتھ منٛز یِوان گَنڈٕ بیٚیہِ چھِ اَتھ منٛز یِوان ٲلو مُجہِ گۄگجہِ بیٚیہِ چھِ یِوان رازما دال بیٚیہِ چھِ یِوان وارِ مُٹھ دال بیٚیہِ چھِ یِوان مُسُر دال مۄنگ دال بیٚیہِ چھِ واریاہ قٕسمٕچ یِوان یَتھ أسۍ وَنان چھِ مُٹھ یُس سویابیٖن چھُ سُہ تہِ چھُ ییٚتہِ یِوان رَننہٕ یُس یہِ ویج چھُنہ یہِ چھِ أسۍ ہٮ۪کان نان ویجَس سۭتۍ مِکٕس کٔرِتھ تہٕ پَتہٕ ڈِشِز بَنٲیِتھ یا چھِ یِم کُنُے زٔنۍ تہِ أسۍ رَنان پَتہٕ چھِ یِم أسۍ سرٕو کران أسۍ میٚہمانَس یَتھ منٛز أسۍ تِمن پَتہٕ دۄد تہِ چھِ تھاوان زامُت دۄد اَلگ اوم دۄد اَلگ

یا چھُ یِوان یَتھ منٛز بیٖف یا چھُ یِوان مَٹن مٹن چھُ ییٚتہِ زیادٕ اِستعمال گژھان وازوانَس منٛز وازوانَس منٛز چھِ واریاہ زیادٕ ڈِشِز یِوان یتھ منٛز ساروی کھۄتہٕ گۄڈٕ مین چھِ اَتھ منٛز اَسہِ سَتھ ڈِشِز یِوان پَتہٕ چھِ بیاکھ اِن کہِ سَپلِمینٹری ڈِشِز آسان یِم أسۍ وازوانَس منٛز سَتن ڈِشن منز ایڈ چھِ کران تِم چھِ پَتہٕ بَنان واریاہ ڈِشِز ساروی کھۄتہٕ گۄڈٕ چھِ وازوانَس منٛز یِوان سٔرٕو کرنہٕ میتھی یعنے کہِ میتھِ ماز دٔیُم چھُ یِوان اَتھ منٛز سٔرٕو کرنہٕ کَباب بیٚیہِ چھُ اَتھ منز یِوان سٔرٕو کرنہٕ چِکن أتھی

یہِ رِستہٕ تمہِ پَتہٕ چھِ أسۍ اَتھ منٛز سٔرٕو کران روگن جوش تَمہِ پَتہٕ چھِ سٔرٕو کران أسۍ اَتھ منٛز دانہِ ول کۄرمہٕ تمہِ پَتہٕ چھِ أسۍ رَنان اَتھ منٛز آبہٕ گوش اَتھ منٛز اِنکٔلوٗڈ کران تَمہِ پَتہٕ چِھِ أسۍ اَتھ منٛز گۄشتابہٕ اِنکٔلوٗڈ کران مَشروٗمٕز تہِ چھِ وازوانَس منٛز اِنکٔلوٗڈ گژھان بیٚیہِ چھِ واریاہ قٕسمہٕ سیلیڈٕس أسۍ اَتھ منٛز چھِ یوٗز کران یَتھ منٛز لٲر مُجھ گازرِ کیپسِکم لیمَن چھُ یِوان تہٕ سُہ چھِ أسۍ اَتھ سۭتہِ سۭتۍ سٔرٕو کران بیٚیہِ چھُ اَتھ منٛز ساروی کھۄتہٕ لاسٹَس یُس ڈِش چھُ یِوان سُہ چھُ یِوان گۄشتاب

یہِ چھُ سورُے بَناوان أسۍ مَٹن میٖٹَس یا چھِ أسۍ بیٖفَس تہِ ہٮ۪کان بَنٲیِتھ یہِ چھ پَتہٕ پَنٕنۍ پَنٕنۍ چویِس آسان أسۍ کیاہ أسی کُس ہیوو ماز کرو سلیکٹ یہِ سورُے وازوان بَناونہٕ خٲطرٕ یہِ چھُ واریاہ زیادٕ اَتھ منٛز چھِ واریاہ زیادٕ مصالہٕ أسۍ یوٗز کران یَتھ منٛز چھُ یِوان کَشمیٖری لال مِرِچ یَتھ یا گنڈٕ پران چھِ أسۍ اَتھ منٛز یوٗز کران بیٚیہِ چھِ أسۍ اَتھ منٛز یوٗز کران

واریاہ لُکھ چھِ یور کَشمیٖرَس منٛز یِوان یہِ وازوان موٗجوٗب زیادٕ تر کیازِ کہِ یہِ چھُ واریاہ زیادٕ مَزٕدار آسان بیٚیہِ چھُ اَتھ واریاہ زیادٕ ٹیسٹی تہِ چھُ آسان بیٚیہِ چھُ یہِ واریاہ زیادٕ یہِ نیوٗٹرِشس تہِ آسان بیٚیہِ چھِ اَتھ منٛز چھِ سٲری اکھ اَہم اَہم جُز موجوٗد آسان یِم اَسہِ پروٹیٖنٕز کاربوہایڈریٹٕس تہٕ فیٹٕس چھِ سانہِ باڈی پرووایِڈ کران ییٚمہِ کہِ وجہہ سۭتۍ أسۍ پتہٕ ہٮ۪کان چھِ کٲم کار اَصٕل پٲٹھۍ کٔرِتھ کیازِ یِم چھِ ایڈُکیٹ نیوٗٹرِشن دِوان تہٕ ایڈُکیٹ اینرجی دِوان سانہِ باڑی ییٚمہِ کہِ وجہہ سۭتۍ أسۍ سٲری کٲم اَصٕل پٲٹھۍ چھِ ہٮ۪کان کٔرِتھ

باڈی فِٹ روزان بیٚیہِ ساروی کھۄتہٕ زیادٕ چھِ أسۍ سَبزین منٛز یوٗز پالَکھ چوگَندر ہاکھ ہاکھ چھِ یوٗز کران یَتھ منٛز زیادٕ وایٹَمِن اے تہٕ وایٹمِن ای چھُ آسان یُس سانہِ أچھ گاش خٲطرٕ چھُ واریاہ مُفیٖد یا سٲنۍ سِکِن وغیرہ چھِ اَمہِ سۭتۍ اَصٕل اِنٹِگریٹی تَمہِ نِش میٹین روزان سٲنۍ یِم مِنرَلٕز چھِ اَتھ منٛز آسان پرٛیزنٹ بیٚیہِ یِم اَتھ منٛز زیادٕ سَبزی سیلاڈٕس وغیرہ اَتھ منٛز یوٗز چھِ کران اَتھ وازاوانَس منٛز تِم چھِ واریاہ زیادٕ بینِفِشل سانہِ باڈی خٲطرٕ